اگر أسۍ کَتھ کَرو ٹرٛیڈِشنَل ڈِشِزَن ہٕنٛز بَڈگامَس منٛز کیاہ پوٗرٕ کشمیٖرَس منٛز یُس فیمَس چھےٚ سُہ چھُ وازوان وازوان چھُ واریاہ زیادٕ مشہوٗر پوٗرٕ دُنیاہَس منٛز سُہ چھُ أسۍ وَنو اکھ فُل کُزیٖن یَتھ منٛز اَلگ اَلگ ڈِشز چھِ یِوان سُہ چھُنہٕ اگر أسۍ وازوانٕچ کَتھ کَرو سُہ چھُنہٕ اَکھ پٔٹِکیوٗلَر ڈِش چھےٚ وازوان چھُ اَکھ کَلؠکٹِو ناو دِوان أسۍ واریاہَن ڈِشِزَن یَتھ منٛز گۄڈنیُک یُس چھُ آسان ترٛٲمۍ چھِ آسان أسۍ وَنو سُہ تہِ چھُ ٹرٛیڈِشَن کَشمیٖرُک یَتھ منٛز ژور لُکھ اِکہٕ وٹہٕ چھُ بَتہٕ کھؠوان تَتھ منٛز چھُ آسان گۄڈنؠتھ کَباب زٕ تَبَکھ ماز کۄکُر سُہ چھُ آسان ترٛامہِ پؠٹھ کَنۍ پَتہٕ چھِ یِوان دوٚیُم ڈِش دوٚیُم ڈِش چھُ آسان رِستہٕ سُہ چھُ آسان میش مازَس بولٕز بَناوِمَژٕ یُس زَن واریاہ ٹیسٹی چھُ آسان تَمہِ پَتہٕ چھُ یِوان روگَن جوش یُس زَن مازُک چھُ آسان بَنیومُت تَمہِ پَتہٕ چھُ یِوان دانہِ وَل کوٚرمہٕ سُہ تہِ چھُ آسان ماز مگر تَتھ سۭتۍ چھُ یِوان تراونہٕ زامہٕ دۄد تہٕ بیٚیہِ دانہِ واریاہ زیادٕ دانہِ وَل تَمہِ پَتہٕ تہِ چھِ واریاہ واریاہ کینٛہہ ڈِشٔز یِوان ژامَن چھِ یِوان مَرژٕوانٛگَن کۄرمہٕ چھُ یِوان بیٚیہِ چھُ یِوان ٹنٛگ چھُ یِوان مَشروٗم مَٹَر چھُ یِوان ہاکھ چھُ یِوان ساروی کھۄتہٕ اؠنٛڈَس ییٚلہِ یہِ وازوانٕچ یہِ ڈِش چھُ آسان سۄ چھےٚ اؠنٛڈ گژھان یَکھٕنہِ سۭتۍ یَکھٕنۍ چھِ اَکھ بٔڑ بالہٕ میٖٹ بول ہِش آسان یۄس زَن ژورَن لُکَن منٛز تَقسیٖم چھِ گژھان یَخٔنۍ چھِ واریاہ زیادٕ ٹیسٹی آسان یہِ تہِ چھِ آسان زامہٕ دۄدٕچ بَنیامٕژ وازوان چھُ واریاہ زیادٕ مَشہوٗر تہٕ واریاہ لُکھ چھِ یِوان یہِ وازوان کھؠنہٕ خٲطرٕ وازوان یُس چھُ اَتھ منٛز چھُ واریاہ اَصٕل اَصٕل سپایسز گژھان أسۍ وَنو الگ الگ ٹیکنیٖک چھِ الگ الگ کُک چھِ تِم چھِ الگ الگ حِساب بَناوان مگر یُس یہِ وازوان چھُ یہِ چھُ کشمیٖرُک یہِ أسۍ وَنو ٹریڈِشَن وَنو کَلچَر وَنو تہٕ یہِ چھُ واریاہو ؤریو پؠٹھو ووتمُت کٔشیٖر منٛز یہِ وازوان چَلان تہٕ وٕنہِ تہِ اَگر لۄکُٹ کھۄتہٕ لۄکُٹ فَنٛگشَن ییٚتہِ آسہِ یا بَڑِ کھۄتہٕ بوٚڑ فَنٛگشَن کَشمیٖرَس منٛز آسہِ تَتھ منٛز چھُ وازوان ضروٗری چاہے لۄکُٹ فنٛگشَن آسہِ یا بوٚڑ فَنٛگشَن آسہِ وازوان یُس چھُ آسان سُہ چھُ ضروٗری آسان یُس یہِ وازوان چھُ یہِ چھُ اَتھ خٲطرٕ چھِ اَکھ اَلَگ ٹیٖم الگ تِمَن چھُ کُکٕس آسان یِمَن وازاز چھِ وَنان کٲشِر پٲٹھۍ یِم وازا چھِ آسان تِم چھِ آسان گرُپ پیٖپٕل گرُپ آف پیٖپٕل تَتھ منٛز چھِ آسان لگ بگ پانٛژھ ٹُو دَہ نَفَر یِم زَن یکوٹہٕ یِوان وازا چھِ وَنان تِمَن تہِ چھِ آسان اَکھ وایٹ یوٗنِفارم لٲگِتھ تِم چھِ واریاہ ڈِسپٕلٔنڈ آسان واریاہ اَصٕل پٲٹھۍ چھِ تِم یہِ وازوان بَناوان تہٕ بیٚیہِ اگر أسۍ کَتھ کَرو اَمہِ وازوان وَرٲے یُس چھُ وازوان وَرٲے چھُ کشمیٖرٕچ رزما دال واریاہ زیادٕ اَصٕل ہاکھ وَنو ہاکھ چھُ واریاہ فیمَس ہاکھ چھُ گَرَس گَرَس منٛز بَنان ہاکھ چھُ ییٚتہِ سارنی زیادٕ خۄش کَران تہٕ یِم چھِ کینٛہہ چیٖز یا یِم چھِ کینٛہہ ڈِشز یِم ییٚتہِ فیمَس چھِ